بَتہٕ چونٛچہٕ چھُ اکھ سُہ چیٖز سٲنِس کِچنَس اَنٛدر آسان یُس زَن ساروی کھۄتہٕ ضروٗرَت چھُ لَگان تہٕ یہِ چھُ اَکثر ہَچُو بَتہٕ چونٛچہِ آسان تِکیازِ اَمہِ سۭتۍ چھےٚ اکھ خاتُوٗن بتہٕ ہٮ۪کان شیٖرِتھ تہٕ بیٚیہِ چھ بَتس پھرنہِ وِرنہِ ہٮ۪کان دِتھ نَمبر زٕ چھُ اَسہِ نِش آسان ہَچُو کاشوٕ یا ہَچُو چونٛچہِ یُس زَن انسان سیُن تراونہٕ کِس ماملَس منٛز اِستعمال چھُ کران تَمہِ علاوٕ چھُ اَسہِ نِش رَیِس کُکر آسان ییٚمہِ کہِ وجہ سۭتۍ آز بَتہٕ رَنُن واریاہ زیادٕ آسان چھُ گژھان تہٕ اِنسان چھُ بَتہٕ رَنٕنہٕ کِس معاملَس منٛز ساروی کھۄتہٕ فاسٹ تیٖز پَکان اِنسان سٕنٛز زنٛدگی ہُنٛد ساروی کھۄتہ ناکامیاب دور چھُ سُہ آسان ییٚلہِ اِنسان پانہٕ آرام کرِ رَیِس کُکر چھُ سُہ چیٖز یٔمۍ اِنسانَس خصوٗصن أکِس زَنان موہنوِس واریاہ زیادٕ آرام واتنو کیازِ کہِ ییٚمہِ ساتہٕ تِمن دانن پٮ۪ٹھ پٔتلن اَنٛدر بَتہٕ اوٚس پیٚوان رَنُن تِمن اوس واریاہ زیادٕ تَمُن گژھان تہٕ تِمن ٲسۍ واریاہ زیادٕ بانہٕ بٔرِتھ یِوان مَگر أزکِس دورَس منٛز ییٚلہِ رَیِس کُکر آو تہٕ تٔمۍ مِٹٲو یہِ سٲرٕے پَریشٲنی تہٕ اکھ چھُ بانہٕ تہِ کَم برناوان تہٕ بیٚیہِ چھُ مطلب تَمنہِ نِش تہِ أکِس زَنان موہنِوِس بَچاوان اَمہِ علاوٕ چھُ یہِ رَیِس کُکر سانہِ زنٛدگی ہِنٛد خٲطرٕ ؤنٛکیٚن ضروٗری اَتھ سۭتۍ سۭتۍ آیہِ اٮ۪لیٚکٹرک کیٹٕل یۄس زَن پاور کیٹٕل چھِ ونان اَمہِ کہِ وجہہ سۭتۍ گٔیے خاتوٗنن سموارس منٛزچاے بَناونَس سہ کھۄتہٕ بہتر تہٕ اَفضل مطلب اٮ۪لیٚک پاور کیٹلہِ منٛز چاے بَناؤنۍ ییٚمہِ ساتہٕ یِمو پاور کیٚٹلہِ اِستعمال کرِ تہٕ چاے بَناؤنۍ چھےٚ پٲنٛژن مِنٹن ہٕنٛز کٲم بنان